اَسَلامُ علیکُم بہٕ چھَس مُنَزا یۄس وٕنی ترٛٲوس نہَ بہٕ کیب مَنٛز مگر مےٚ روٗد اتھ مَنٛز پَنُن والیٚٹ تَتھ مَنٛز چھُ مےٚ فون تِتہٕ تَتھ مَنٛز چھِ مےٚ باقٕے کاڑ تہِ تُہۍ کَتہِ چھِو وٕنکیٚس مےٚ چھُ ضروٗری ضروٗرَت سُہ وٕنکیٚس کیازکہِ مےٚ چھُ واریاہ دوٗر تہِ واتُن اگر تُہۍ واپَس ہیٚکہِ ہِو یِتھ تہٕ مےٚ ییٖتَو واپَس مہربٲنی کٔرِتھ مےٚ چھُ تَتھ مَنٛز ضروٗری چیٖز پَنٕنۍ ضروٗریات چیٖز مہربٲنی کٔرِتھ ییٖتَو تُہۍ واپَس نہ تہٕ چھ وۄنۍ مےٚ ایپ والٮ۪ن یِمَن فون کَرُن پَتہٕ چھُ مےٚ تُہٕنٛز رایڈ کَرٕنۍ لوکیٹ پَتہٕ کَرنَو تِم واریاہ زیادٕ پَریشٲنی اِس اِسلیے ییٖتَو تُہۍ پانٕے وٕنکیٚس ؤنۍ تَو مےٚ کَتٮ۪ن چھِو بَرابَر چھِو تُہۍ تہٕ بہٕ تُلہٕ ہہَ یِم چیٖز پَنٕنۍ تہٕ مےٚ دِی تَو یِم چیٖز واپس مہربٲنی گَژھِ ہہَ تُہٕنٛز سخٕت سخٕت بٔڑ مہربٲنی مہربٲنی کٔرِتھ ییٖتَو بہٕ چھسو ییٚتھی ییٚتٮ۪ن تۄہہِ بہٕ ترٲووس نہ تمہِ کھۄتہِ پٔچِس بہٕ تھوڑا سا برونٛٹھ پَہَنتھ أتھی دٔچھِن کِن یُس دُکان چھُ تتٮ۪ن یِوان سُہ بوٚڈ دُکان بس بہٕ چھَس تٔتھی یوٚتھٔی ییٖتَو تہٕ مہربٲنی کٔرِتھ دِی تو مےٚ واپَس بہٕ تُلہٕ ہہَ یِم چیٖز بہٕ دِمو تۄہہِ کم از کم تمہِ خٲطرٕ تہِ بیٚیہِ پونٛسہِ تہٕ مگر مہربٲنی کٔرِتھ ییٖتَو تُہۍ وٕنکیٚس جَلدی جلدی واپس مےٚ چھُ واریاہ دوٗر ییٚمہِ پَتہٕ واتُن تُہۍ ییٖتَو مہربٲنی کٔرِتھ بہٕ چھسو ییٚتھی پیاران ییٚتھی چھسو بہٕ پیاران بہٕ دِمو تۄہہِ ایٚکسٹرا پونٛسہٕ کینٛہہ چھُنہٕ پَرواے تۄہہِ چھو واپَس پھیرُن اَتہِ پیٹھ بہٕ دِمو تۄہہِ تیٖلہٕ خَرچہِ بیٚیہِ مگر تُہۍ ییٖتَو واپَس تُہۍ ییٖتَو واپَس مےٚ چھُ ضوٚ بہٕ اتھ مَنٛز چھُ مےٚ فون تہِ کاڑ تہِ پونٛسہٕ تہِ بہٕ واتٕے نہٕ کُن بہٕ کَرٕ کیاہ جَلدی جَلدی ییٖتَو تُہۍ مہربٲنی کٔرِتھ